بہٕ اوٗسُس رات گوٚمُت ماتامال تَتہِ ٲسۍ مےٚ مامتٕرۍ بھٲے تِمو دوٚپ أسۍ کَرو کیٚنٛہہ آرڈَر اسہِ سونٛچ أسۍ کَرو اَکھ مشہوٗر ریٚسٹورَنٛٹ ییٚمِیُک ناو ایٚمِگوٗز چھُ تٔتی پٮ۪ٹھ بِریانی آرڈَر اسہِ لَگٲو کال ریٚسٹورنٹَس تہِ کٔر بِریانی آرڈَر آرڈَر کرنہٕ پتے کیٚنٛہہ ٹایمہٕ ٹایم گٔژھتھٕے موسم گوٚو واریاہ خراب چوٗنٛکہِ کٔشیٖرِ ہُنٛد موسم چھُ آسان اَتھ پٮ۪ٹھ چھُنہٕ کانٛہہ بھروسہٕ اچانک کوٚرُن تیز ہوا بیٚیہِ ووٗلُن رُود واریاہ زیادٕ اسہِ سونٛچ شاید کہِ آرڈَر گوٚو کیٚنسل وۄنۍ ہَسا واتہِ نہٕ اسہِ پَنُن آرڈَر کِہیٖنۍ نہٕ وۄنۍ چھِ أسۍ کَتھ باتھ کَران پانہٕ وٲنۍ مامتٕر بھٲے تہِ کیٚنٛہہ ٹایِم گوٚو لگ بھَگ گھٲنٛٹہٕ تہٕ اسہِ ووٗت کال کال آو اَتہِ ڈیٚلؤری بواے سٕنٛدۍ پٮ۪ٹھہٕ یُس اَمے ریٚسٹورَنٹُک ڈیٚلؤری بواے اوٗس تٔمۍ ووٚن اسہِ مےٚ حظ کوٚر تُہُنٛد آرڈَر مُکمل تہِ بہٕ چھُس نیٚبرٕ کَنۍ پیاران أسۍ گٔے حٲرتَن منٛز کہِ أمۍ کِتھ پٲٹھۍ اوٚن یہِ یِتھِس خراب موسمَس منٛز ٲں سوٗن آرڈَر بَرابَر یُتھٕے أسۍ نیٚبَر درٛایہِ سُہ اوٗس بِچیور روٗدٕ سۭتۍ واریاہ زیادٕ بوٚڑمُت مگر چوٗنٛکہِ یہِ چھُ اَکھ واریاہ ناموَر ریٚسٹورَنٛٹ یِمو کٔر پَنٕنۍ یُس یِمو ٲس کوٚمِٹمیٚنٛٹ کٔرمٕژ سۄ کٔر یِمو پوٗرٕ اسہِ دوٚپ تٔمِس اَکھتُے ڈیٚلؤری بوایَس وَلہٕ اَژ ژٕ ژٕ چھُکھ واریاہ زیادٕ اوٚدُر گوٚمُت تٔمۍ دوٚپ نَہ حظ میٲنۍ کٲم چھِ یی مےٚ مےٚ اوٗس یہِ آرڈَر واتناوُن چاہے ٲں موسَم آسہِ خراب ٹھیٖک مےٚ چھُ یہِ واتناوُن یہِ چھِ میٲنۍ ذِمہٕ دٲری یہِ کَتھ بوٗزِتھ گوٗس بہٕ واریاہ مُتٲثر ٲں تہٕ مےٚ کوٚر أمِس شابٲشی ڈیٚلؤری بوایَس یُتھُے أسۍ اَندَر ژایہِ وۄنۍ کھُلوو اسہِ یہِ یَتھ منٛز یہِ کھیٚن اوٗس أمۍ اوٚنمُت تہٕ اسہِ لوٚب کہِ یہِ اوٗس برابر تِتھَے پٲٹھۍ تہہ بَہ تہہ یِتھ پٲٹھۍ تھومُت اوٗس ریٚسٹورنٛٹ والیو نہ اوٗس کیٚنٛہہ پیٚومُت نہ اوٗس چھِکراونہٕ آمُت أسۍ گٔے یہِ چیٖز وُچھِتھ تہِ واریاہ مُتٲثر تہِ خۄش یُتھُے وۄنۍ اسہِ لوٗگ مامتٕرۍ بھایَو پانہٕ وٲنۍ کھیوٚن أسۍ چھِ کَتھ کَران یُتھُے اسہِ کھیٚون لوٗگ اسہِ لوٚب یہِ واریاہ زیادٕ مَزٕدار یہِ کھیٚن اوٗس واریاہ لٔزیٖز تہِ اعلیٰ مےٚ دوٚپ مامتٕرۍ بھٲیِس دوٚپمَس پٔزۍ پٲٹھۍ ٲں ریٚسٹورنٛٹ ناموَر ریٚسٹورنٛٹ چھُ آسان ناموَر ہَنٛگہٕ تہٕ منٛگہٕ چھُنہٕ آسان یہِ اَتھ چھِ آسان حقیٖقتًا کیٚنٛہہ نَتہٕ کیٚنٛہہ خصوٗصیت یہِ کھیٚن کھیٚتھ گٔے أسۍ واریاہ زیادٕ خۄش بیٚیہِ روٗدۍ أسۍ أمِس ڈیٚلؤری بوایَس مُتعلِق سونٛچان کہِ کِتھ پٲٹھۍ واتنٲو کٔر أمۍ پَنٕنۍ ذِمہٕ دٲری مُکمل یۄس کٲم أمِس تھٲومٕژ ٲسٕکھ یِتھے پٲٹھۍ چھُ اَکھ بہتریٖن ریٚسٹورَنٹ پَنُن ناو کَماوان